اگر بہٕ کَتھ کَرٕ تہٕ اَز چھُ سنیپ چیٹ اَکھ ایپ یُس واریاہ زیادٕ استعمال یِوان چھُ کَرنہٕ تہٕ تٔمۍ منٛز یِم چھِ أسۍ تُلان سنیپ مطلب کینٛہہ تہِ چھِ فوٹو ووٹو کُنہِ چیٖزُک یا ویٖڈیو لۄکٹُے کُنہِ چیٖزُک یُس تہِ اَسہِ پَسنٛد یی تہٕ سُہ سوزان پنٛنٮ۪ن دوستَن تَتھ منٛز چھُ مےٚ یُس فٲیِدٕ چھُ باسان تَتھ منٛز کہِ اِنسان چھُ روزان کَنیکٹ پنٛنٮ۪ن فرٛینٛڈَن سۭتۍ دوستَن سۭتۍ یا رِشتہٕ دارَن سۭتۍ یِم تہِ تَتھ پٮ۪ٹھ اَسہِ فرٛینٛڈ آسان تِمَن سۭتۍ چھُ اِنسان روزان کَنیکٹ اَکہِ قٕسمُک سُہ وایِب چھُ آسان مگر تَتھ چھُکھ یہِ واریاہ یِم نُقصانات یا کینٛہہ کینٛہہ پَتہٕ چھُ شُرۍ چھِ تُکنُے لَگان تِم چھِ پَرنَس کُن کَم دھیان دِوان پَتہٕ سنیپ تُلنَس کُن پَتہٕ ہُتھ کُن پَتہٕ یُتھ کُن تِکیٛازِ تَتھ منٛز ییٚلہِ یہِ تہِ آے سیپ سِٹِرٛیٖک چھُ گژھان مینٹین تہٕ یہِ أسۍ چھُ تَتھ کُن لَگان تہٕ ہُتھ چھُس اَصلہِ زندگی ہُںٛد مقصد چھُ سُہ چھُ أسۍ واریاہ زیادٕ مٔشراوان تہٕ مطلب سُہ چھُ اَکھ

سُہ چھُ اَکھ فیک مطلب سُہ چھُنہٕ اَکھ رِیَل لایِف کِہیٖنۍ تہٕ یِتھَے کَنَن چھُ اِنَسٹاگرٛام چھِ أسۍ استعمال کَران تہٕ تَتھ منٛز چھِ أسۍ دُنیاہُک پَتہ لَگان تہٕ مگر تَتھ تہِ چھِ اِتھَے کٔنٮ۪ن واریاہ نۄقصان تہٕ فیس بُک چھُ یِم أسۍ مےٚ باسان اَز واریاہ زیادٕ استعمال چھُ کَران زیادٕ چھُ اِنَسٹا تہٕ سنیپ چیٹٕے